اَسہِ ہسا پیوٚو أسۍ ہسا ٲسۍ شہر گٔمٕتۍ ٲسۍ تٔتی بِہِتھ ڈیرَس تہٕ پَتہٕ ہسا أسۍ چھِ ییٚلہِ یہِ کویہِ کووِڈ گوٚو کوروٗنا وایرَس گوٚو اَسہِ ہسا بنیو نہٕ تَتہِ سبزی بنیٛٲے نہٕ توٚمُل بنیو نہٕ سختی آیہِ دۄد بنیو نہٕ کٕہٕنۍ اوس نہٕ بہران ہٮ۪نَس تہٕ نَہ اوس بہران کٕنٛنَس أسۍ ہسا آے پَتہٕ واپَس پَنُن گام بنٛڈٕ پوٗر تہٕ سٲنۍ جوان حظ ٲسۍ پَتہٕ والان اَتہِ حظ چھِ اَسہِ بنان ہا سبزی آنٛگُن آسہِ بوٚڑ آنٛگُن آسہِ تَتھ تہِ کَرو سبزی زٔمیٖن آسہِ تَتٮ۪تھ تہِ کَرو سبزی تمام سٲنۍ جوانو ہسا کوٚر پَتہٕ کٲم سُمٛبرٲوِکھ اَلہٕ سُمٛرٲوِتھ ہاکھ اوس اَڑٮ۪ن اَلہٕ آسہٕ اَڑٮ۪ن ٲلوٕ ٲسۍ اَڑٮ۪ن گَنٛڈٕ ٲسۍ اَڑٮ۪ن تہٕ والان ٲسۍ تہٕ دِوان ٲسۍ تَتہِ شہرَس منٛز گَرٕ والٮ۪ن پوشان توٚمُل ٲسۍ والان تہٕ اَتھ سہلابَس منٛز تہٕ کیٛازِ سہلاب اوس تِمَن اوس نہٕ تَتہِ بچومُت کِہیٖنۍ تہِ پَتہٕ حظ ٲسۍ تمام گامہٕ وٲلۍ کران کٲم تمام گامہٕ وٲلۍ مطلب ییٚتہِ گام ییٚتہِ ییٚتہِ چھُ تِمو کٔر سارِوٕے کوٗشِش اَنٮ۪کھ گاڑِ أنِکھ آٹوٗ تہٕ وٲلِکھ شہر سبزی ہٮ۪تھ توٚمُل ہٮ۪تھ ٲلَو ہٮ۪تھ گَنٛڈٕ ہٮ۪تھ سا تمام دۄد ٲسۍ والان تہٕ دِوان ٲسۍ تِمَن خلقن تَتہِ تہٕ بچاوان ٲسۍ تِمَن تہِ تہٕ پَتہٕ حظ گٔے کٲم أسۍ آے تَمی گام پَنُن واپَس ییٚتہِ حظ چھِ ہوا کُلۍ چھِ ہوا چھُ اَمہِ سۭتۍ چھِ روزان ٹھیٖک بَچہِ تہِ بٔڑ تہِ تہٕ بیٚیہِ حظ چھِ بَنان تمام فیسلٹی چھِ گامَن منٛز بَتہٕ تہِ چھِ اَڑٮ۪ن چھُ کَمٕے تہٕ اَڑٮ۪ن چھُ برابد آسان سبزی حظ چھِ نیران مٮ۪وٕ حظ چھُ نیران ژوٗنٛٹھۍ حظ چھِ نیران یِم حظ چھِ اَتہِ یِم اَمبہٕ لٲکھ حظ چھِ نیران گِلاس حظ چھِ نیران ییٚتہِ بَنٛڈٕ پوٗرِس منٛز تہِ ہر کُنہِ جایہِ چھِ نیران ییٚتہِ تہِ چھِ نیران بیٚیہِ حظ چھِ أڑۍ بادَم کُلۍ تہِ آسان رُوۍ مٕتۍ تہٕ اَتھ بالٲیی اَتھ بالہٕ زٔمیٖنَس تَتھ چھِ نیران بادَم تہِ ڈوٗ کُلۍ تہِ چھِ آسان تِمَن چھِ نیران ڈوٗنۍ چھِ حظ تمام بَنان یِمَن گامَن دۄد تہِ چھُ گَری گٲو چھِ رَچھان پَتہٕ حظ چھِ دۄد تہِ آسان گَری گوٚو کہِ ژھانٛڈُن نہٕ حظ چھُنہٕ کیٚنہہ وۄنۍ چھُس ژھانٛڈُن اَڑٮ۪ن کَمٕے کیٚنہہ توٚملہٕ کویِنٹَل زٕ ژور چھِ اَڑٮ۪ن پٮ۪وان پَرٕ سُہ چھِ رَٹان چَنٛدِ پٮ۪ٹھ باقٕے حظ چھُس گامَس گَری آسان تیٖل تہِ حظ چھُ گَرِ مان ژٕ تی یہِ سٔنٛدِج چھِ وَوان تیٖل تہِ چھُکھ نیران ؤرِیَس سُمٛب اَڑٮ۪ن تہٕ اَڑٮ۪ن چھُ نیران توتہِ پانٛژَن شٮ۪ن رٮ۪تَن سُمٛب تہٕ بَتہٕ تہِ چھُ نیران اَڑٮ۪ن ؤرِیَس سُمٛب اَڑٮ۪ن چھُ نیران پانٛژَن ٲٹھَن رٮ۪تَن سُمٛب تہٕ مگر نیران چھُکھ بیٚیہِ حظ چھِ کران کٲم گژھان حظ چھِ اَکھ أکِس مٔزوٗرۍ مٔزوٗرۍ تہِ چھِ بَنان اگر کانٛسہِ زیادٕ کٲم زٔمیٖن آسہِ دانہِ آسٮ۪س لوٚنُن یا گاسہٕ ٹایمہٕ گاسہٕ چھُکھ آسان لوٚنُن گَنٛڈُن چھُکھ آسان ہَردٕ چھُ آسان دانہِ لوٚنُن گَنٛڈُن یا نٮ۪نٛدٕ حظ چھِ آسان کَرنہِ تَتہِ تہٕ بنان چھُو کامہِ دۄہ تہِ یِمَن لٔڑکَن جوانَن تہٕ کہِ بِہِتھ چھِنہٕ آسان کِہیٖنۍ تہِ کٲ کٲم چھِ روزان پَکان خٲلی حظ چھِ وَنٛدٕ سیٖزنَس منٛز حظ چھِ پَتہٕ یِم شالہٕ کٲم یَس تَگہِ سُہ بیٚہوان گَرِ تہٕ کران حظ یِہوٚے فَردٕ کٲم شالہٕ کٲم وَنان چھِ اَتھ تہٕ وَنٛدَس رٮ۪تہٕ کالہِ حظ چھِ کران ژوٗنٛٹۍ چھِ والان ژوٗنٛٹۍ موقَس منٛز گُڑٲے چھِ کران باغَن کَٹٲے چھِ کران باغَن تہٕ زینان چھِ رۄپیہِ داہ یِم مٔزوٗر لٔڑکہٕ سٲنۍ جوان نیران مٔزوٗرۍ بِچٲرۍ تہٕ أڑۍ یَس یُس کا کَسَب تہٕ سُہ تہِ کار چھُ کَران تہٕ تَمی حظ آیہِ أسۍ واپَس شہر شہر چھُنہٕ اَسہِ مطلب حظ یہِ یِوان آے کِہیٖنۍ تَتہِ چھُ سورٕے مٔلی تہٕ اِنسان زینہِ دۄہَس رۄپیہِ شےٚ ہَتھ تہٕ ٲٹھ شَتھ چھِس خرچ گامَس منٛز چھُ اگر رۄپیِس پانٛژھ ہَتھ زینو تہٕ ہَتھٕے گژھِ خرٕچ ژور ہَتھ گَژھن بَچَت کیٛازِ تَتہِ چھُنہ سورٕے پَنُن پانہٕ گَرِ نیران سبزی تہِ سیُن تہِ بازرَس چھُنہٕ آسان دوہَے دوہَے گَژھُن أکیٛاہ آز حظ چھُ آز یہِ موقَس منٛز حظ چھُ ہاکھ مطلب چھِ اَنان اَکہِ دۄہ نہٕ کیٚنہہ بیٚیہِ کہِ دۄہ چھِ رَنان ٲلٕو چھِ ٲسۍمٕتۍ تِم تہِ چھِ جَمع گَنٛڈٕ درٛاے گَرِ تِم تہِ چھِ جَمع چھِ رَنان دالہٕ درٛایہِ گَرِ رَنان چھِ اَکہِ دۄہ دال بیٚیہِ کہِ دۄہ ٲلٕو بیٚیہِ کہِ دۄہ گَنٛڈٕ بیٚیہِ کہِ دۄہ ہاکھ تہٕ کران چھِس پَنُن یہِ گُزارٕ مگر مَجبوٗر چھِنہٕ گژھان کِہیٖنۍ تہِ یَس نہٕ وٕنۍ مٔزوٗرۍ تہِ بَنے گَرِ اوسُس نہٕ کِہیٖنۍ سُہ کیٛاہ کَرِ تہٕ مگر اَسہِ چھِ شُکر اَسہِ چھُ نیران گامَن منٛز سورٕے گَری